اَسَلامُ علیکُم أسۍ أسۍ حظ چھِ أسۍ أسۍ حظ چھِ شَہرو پٮ۪ٹھ واو واپَس گام یِوان شَہرَن مَنٛز ہَسا شَہرَن منٛز ہَسا چھَنہٕ تیٖژاہ فیسَلٹی آسان شَہرَن مَنٛز ہَسا چھُ گَردِ غُبار آسان شَہرَن مَنٛز ہَسا ییٚلہِ ہَسا پَرُس پَرُس ؤرۍیَس کورونا گوٚو شَہرَس منٛز ہَسا چھِ واریاہ گندگی آسان شَہرَس منٛز ہَسا چھِ واریاہ گندگی آسان شَہرَس مَنٛز ہَسا چھُ نالٮ۪ن منٛز واریاہ گندگی آسان شَہرَن منٛز نہ سا چھُنہٕ صاف صفٲیی تیٖژاہ آسان کِہیٖنۍ شَہرَن منٛز ہَسا چھِ واریاہ نالٮ۪ن منٛز گہ گنٛدگی آسان شَہرَن منٛز ہَسا چھِ واریاہ نزدیٖک مکان آسان شہرَن منٛز نہ سا چھُ اوٚنٛد پوٚک اوٚنٛد پوٚک آسان صاف کِہیٖنۍ شَہرَن منٛز شَہرَن منٛز ہَسا چھِ واریاہ ژھۄٹھ وۄٹھ آسان نالٮ۪ن منٛز بَتہٕ آسان نالٮ۪ن مَنٛز شَہرَن مَنٛز ہَسا چھُ واریاہ گندگی آسان پھٔہلیمٕژ شَہرَن منٛز ہَسا چھِ نزدیٖکھ نزدیٖکھ مکان آسان شَہرَن منٛز شَہرَس منٛز نہ سا چھُنہٕ اَصٕل صاف سُتھٕر ہوا آسان کِہیٖنۍ شَہرَن منٛز نہ سا چھِنہٕ تِتھ کٔنۍ کُلۍ آسان یِمَن کُلٮ۪ن تٔلۍ ہوا چھِ کَران یِمَن کُلٮ۪ن ہُنٛد اٮ۪کسیٖجَن چھِ چٮ۪وان أسۍ مطلب ایٚکسِجَن چٮ۪وان چھِ تِمو سۭتۍ ہَسا چھُ تازٕ ہَوار تازٕ دٮ۪ماغ روزان تِم أسۍ ہَسا چھِ ٲس کہِ شاہ سۭتۍ کُلٮ۪ن ہُنٛد اٮ۪کسیٖجَن نِوان تَمہِ سۭتۍ ہَسا سُہ سون جِسم ٹھیٖک روزان صحتہٕ سلامَت روزان مگر شَہرَن منٛز نہ سا چھُنہٕ سُہ ہوا کینٛہہ آسان اَوَے ہَسا چھِ شَہرو پٮ۪ٹھ مایگرینٛٹ یور یِوان گامَن کیُن ژٔلِتھ گامَن منٛز ہَسا چھُ کُلٮ۪ن ہُنٛد ہوا آسان گامَن منٛز ہَسا چھُ گامَن منٛز چھُ چھُ واریاہ واریاہ ہوا آسان گامَن منٛز ہَسا چھِ آنٛگنَن منٛز سَروٕ کُلۍ آسان تِمَن ہُنٛد ہوا ہَسا چھُ خُشبوٗ آسان گامَن منٛز ہَسا چھُ آسان آنٛگنَن منٛز چھٔترِ کُل تِمَن ہُنٛد ہوا ہَسا چھُ خُشبوٗ آسان گامَن منٛز ہَسا چھُ أتی آسان ٹنٛگہٕ کُل تَتھ تَل ہَسا چھُ شُہُل کَران شہرَس منٛز ہَسا چھُ واریاہ گرم آسان شَہرَس منٛز ہَسا چھُ واریاہ گَردِ غُبار وۄتھان أسۍ أسۍ ہَسا أسۍ ہَسا ییٚلہِ شَہَر چھِ وَسان أسۍ ہَسا چھِ وَنان شَہرَس منٛز یہِ کَرہو یہِ ہہ یہ شُہُل کُنہِ جایہِ تَتہِ نَسا چھُنہٕ أنٛدۍ پٔکۍ کانٛہہ نہٕ کُل نظرِ گژھان تَتہِ ہَسا چھُ خۄشِک ہَوا آسان تَتہِ ہَسا چھُ گَردِ گُبار آسان گامَن مَنٛز حظ چھِ صاف سُتھٕر آب آسان گامَن مَنٛز ہَسا چھُ واریاہ ناگَن ہُنٛد آب آسان سُہ ہَسا چھُ وارٕ ہَر کُنہِ مُلکہٕ پٮ۪ٹھ ہَسا چھِ گامَن مَنٛز ناگَن ہُنٛد آب نِنہِ یِوان گاڑٮ۪ن منٛز ہَسا چھِ آب نِوان ناگَن ہُنٛد آب ہَسا چھُ اَصٕل پٲٹھۍ اِنسان چٮ۪وان ناگَن ہُنٛد آب ہَسا چھُ سٮ۪ٹھاہ تُرُن آسان ٹھَنٛڈٕ آسان سُہ ہَسا چھِ اِنسانَس اِنسان چٮ۪وان اِنسان ہَسا چھُ دٮ۪ماغ ہُشار آسان شَہرَس منٛز ہَسا چھُ واریاہ گَردٕ غُبار آسان شَہرَس منٛز نَہ سا چھُنہٕ اوٚنٛد پوٚک صاف آسان کِہیٖنۍ شَہرَن منٛز ہَسا چھِ نالٮ۪ن منٛز واریاہ گندگی آسان گامَن منٛز نہ سا چھَنہٕ گنٛدگی آسان کِہیٖنۍ گامَن مَنٛز ہَسا چھِ آسان ڈٮ۪سٹبیٖن لَگٲیِتھ اوٚنٛد پوٚک ژھۄٚٹھ ہَسا چھِ ڈٮ۪سٹبیٖنَن منٛز یِوان پَتہٕ ہَسا چھِ پَتہٕ ہَسا چھِ سۄ گٲڑۍ یِوان سُہ ژھۄٹھ وۄٹھ چھِ ہَسا نِوان شَہرَن منٛز ہَسا چھُ واریاہ واریاہ گرم آسان شَہرَن منٛز ہَسا چھُنہٕ کُنہِ جایہِ شُہُل نظرِ گَژھان گامَن منٛز ہَسا چھُ واریاہ شُہُل آسان گامَن مَنٛز ہَسا چھِ بونہِ کُلٮ۪ن تَل بیٚہوان شُہُل کَرنہِ گامَن مَنٛز ہَسا چھُ کۄلہٕ صاف سُتھُر آسان گامَن مَنٛز ہَسا چھِ واریاہ بَچہِ سرٛان کَران کۄلَن منٛز تِم ہَسا چھِ صاف سُتھُر آسان تِم ہَسا چھِ شوٗژ آسان تِمَن مَنٛز ہَسا چھُ خُشبوٗ آب وَسان شہرَن منٛز نَہ سا چھِ چھِ آسان وٮ۪تھٕ تِم ہَسا چھِ نا صاف آسان تِمَن وٮ۪تھَن منٛز ہہ چھِ آسان لیٚمب آسان تِمَن وٮ۪تھَن منٛز ہَسا چھِ آسان ہٲنز نَاوٕ چَلاوان تِمَن وٮ۪تھَن منٛز حظ چھِ آسان چھِ ہٲنز سٮ۪کھ کھالان گامَن منٛز گامَن منٛز نَسا چھنہٕ ہٲنز کُنہِ کۄلہِ منٛز نَظرِ گَژھان گامَن مَنٛز ہَسا چھِ صاف سُتھٕر کۄلہٕ آسان گامَن مَنٛز ہَسا چھِ واریاہ خُشبوٗ ہوا آسان گامَن مَنٛز ہَسا چھُ ٹنٛگہٕ کُلٮ۪ن ہُنٛد ہوا آسان گامَن مَنٛز ہَسا چھُ وَ ساریا واریاہ سُتھُر آسان گامَن مَنٛز ہَسا چھُ دوٗر دوٗر مَکان آسان گامَن مَنٛز ہَسا چھُ خُشبوٗ ہوا آسان گامَن مَنٛز ہَسا چھُ واریاہ اوٚنٛد پوٚک صاف آسان گامَن مَنٛز ہَسا چھُ کُلٮ۪ن تَل شُہُل آسان کَران گامَن مَنٛز ہہ چھِ گامَن مَنٛز چھِ لۄکٕٹۍ بَچہِ کۄلَن مَنٛز سرٛان کہ کَران تِم ہَسا چھِ صاف سُتھٕر کۄلہٕ آسان تِمَن ہَسا چھِ خُشبوٗ آب آسان وَسان شَہرَن مَنٛز ہَسا چھِ کۄلَن مَنٛز سٮ۪نٛدَن مَنٛز ویٚتھَن مَنٛز لیٚمب آسان شہرَن منٛز نہ سا چھُنہٕ خُشبوٗ ہوا آسان کِہیٖنۍ گامَن شَہرَن منٛز ہَسا چھُ وُشُن نَلکَن مَنٛز آب آسان